ہیٚلو وعلیکُم اسلام آ اسہِ حظ کَرے ییٚمہِ موٗجوٗب یہِ مےٚ کَریوٚو تۅہہِ ٲدۍ تہِ فون وۅنۍ کوٚروٕ تۅہہِ اوٚوڈٕے یِہِ گوٚو بٮ۪ہتَر تہٕ کیٛاہ چھِ وَنان اَتھ اسہِ حظ چھُ دارِ دَرواز تہٕ پَنٕنِس مکانَس یِم چھِ یِم چھِ شیرناوٕنۍ اسہِ یِم چھِ یِمو آبہٕ سۭتۍ گٲمٕژ خَراب واوٕ سۭتۍ اورٕ یور گوٚمُت تہٕ یِم چھِنہٕ یِوان دِنہٕ کِہیٖنٛۍ تہٕ آ یِمن کٔرۍتَو سیٚزرا تہٕ یِم گَژھہَن ٹھیٖک نہ یِمن چھِ ایٚڈجیسٹٕمیٚنٛٹ کَرٕنۍ حظ یِم چھِ پرٛانہِ دارِ یِمن چھُ البتہ کھوٚتمُت پھۅکھ آ آ

اچھا اچھا جناب بِلکُل بِلکُل بِلکُل آ اگر نوٚوُے تُہۍ دِیِو وۅنۍ نظرٕے تیٚلہِ پتہٕ تَمی حِسابہٕ بناوو نٔیے نٔیے اگر ییٚمہِ سۭتۍ شوٗبہٕ ہَن یِمن چھُ پھۅکھ وَغیرَہ چھُکھ کھوٚتمُت سُہ چھُ شیرناوُن آ آ بیٚہتر اَہَن حظ آ بِلکُل بِلکُل ادٕ حظ ٹھیٖک اَدٕ حظ ٹھیٖک چھُ شیرناوہوکھ اَہَن حظ آ بِلکُل اَہن حظ ٹھیٖک حظ ٹھیٖک حظ چھُ تُہۍ دِیِو نظر تہٕ تَمی حِسابہٕ برٛونٛٹھ تیٚلہِ حالس یِیِو تُہۍ چلو ٹھیٖک چلو ٹھیٖک حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ تُلِو حظ تُلِو شُکرِیہ چلو اسلام